یِم تہِ ہَسا یِم اٮ۪ڈوٹایزمٮ۪نٛٹ چھِ آسان أسۍ چھِ سونٛچان یِم یِم میٖڈیاہس پٮ۪ٹھ یِم اٮ۪ڈوٹایز چھِ باسان یِم چھِ آسان یوٗزفُل تہِ تِکیٛازِ یِم چھِ اَسہِ خبردار کَران زِ نو کیٛاہ چیٖز آو نو کیٛاہ باقٕے جنریشن کوٚت وٲژۍ نو ما آو کانٛہہ چیٖز تہٕ یِم چھِ یِوان یہِ شاٹ ویٖڈیوون منٛز یِم کیٚنٛہہ سٮ۪کںٛڈن منٛز چھِ یِم کَژھِ پیش کَران اَسہِ بٕتھِ کَنٮ۪تھ اَتہِ چھُنہٕ سمجھی یِوان کہِ یا یُس یہِ اٮ۪ڈواٹایزمٮ۪نٛٹ چہِ اٮ۪ڈ چھِ یہِ کَپٲرۍ چھِ گَژھان أکسٕے اَتھ ویٖڈیو کِلپہِ منٛز یُس أسۍ وٕچھان چھِ أتھ منٛز کَتہِ چھِ یہِ گَژھان اٮ۪نٛدس پٮ۪ٹھ پٲدٕ تہٕ یہِ چھِ اَسہِ واریاہ نالیج دِوان یہِ چھِ سانہِ زنٛدی خٲطرٕ وارِیاہ ضُروٗری تہِ تِکیٛازِ یہِ چھِ اَسہِ کَمس ٹایمس منٛز وارِیاہ نالیج دِوان یہِ چھِ ہاوان اَسہِ کہِ نو ما دراو کانٛہہ چیٖز یا باقٕے چیٖز کانٛہہ اگر کانٛہہ مطلب کٲنسہِ کانٛہہ بلڈنٛگ آسہِ یا کانٛہہ کلر آسہِ درامُت تیُتھ کلر یُس نوٕے آسہِ آمُت تہٕ تتھ اٮ۪ڈوٹیزس منٛز ہاوان چھِ یہِ کیُتھ چھِ گَژھان یا باقٕے چیٖز یا کانٛہہ گاڑۍ آسہِ درامٕژ تہٕ ہاوان چھِ تتھ اٮ۪ڈوٹایزس منٛز یِسا چھِ یہِ گٲڑۍ یِم ییٚمہِ کمپٔنہ ہِنٛزۍ گٲڑۍ یہِ سا نٔو گٲڑۍ یہِ اٮ۪ڈوٹایز چھِ أسۍ وارِیاہ ہوشیار کَران یا خبردار کَران باقین چیٖزن منٛز کانٛہہ ما دراو نو چیٖز کانٛہہ یا بالہِ باقٕے چیٖز چھِ یا وَنان چھِ یِم اٮ۪ڈوٹایزس منٛز باقٕے چیٖز باقین باقین متعلق کُنِچ خبر دِوان کُنِچ نالیج دِوان یُس سانہٕ زندگی خٲطرٕ وارِیاہ ضُروٗری تہِ چھِ تہٕ أسۍ چھِ وٮ۪سان یِم اٮ۪ڈوٹایز چھِ یِم چھِ سٲنہِ زنٛدگی خٲطرٕ یوٗزفُل یہِ چھِ اکھ مطلب اَسہِ سُہ اکھ شاک ہیو دِوان ییٚلہِ اَسہِ وٕچھان چھِ یہِ اچانک یہِ اٮ۪ڈوٹایز ہَسا چھِ یہِ چھُ کُنہِ متعلق یہِ چھُ نو درامٕژ أسۍ چھِ پتہٕ پنٛنہِ جاے وَنان نا آز چھُ درامُت یہِ نو چیٖز یہِ یہِ چھُ وارِیاہ سانہِ زنٛدگی خٲطرٕ وارِیاہ ضُروٗری ییٚلہِ أسۍ وٕچھان چھِ پتہٕ ییٚلہِ سُہ یِوان چھِ تمہِ پت وارِیاہ کٲلۍ گٔژھِتھ مگر تمِچ نالیج چھِ اَسہِ آسن بروںٹھٕے پاے یہِ کیُتھ کیٛاہ چھُ تہٕ یہِ اٮ۪ڈوٹایز چھُ وارِیاہ ضُروٗری